اسلام علیکُم تُہۍ چھِو حظ بُک سیلَر اسہِ حظ اوٗترٕ کِتابہٕ ژور اَنِمٕژ اسہِ آسہٕ تِم بَدلاونہِ تِم آسہٕ اَدلہِ بَدل آمژٕ بی سی پانٛڈیٚز آ یہِ نوٚو ایٚڈِشن بیٚیہِ ٲس ایچ سی وَرما اولڈٕ ایٚڈِشن اوس بیٚیہِ یِم چھِ یِم چھِ چینٛج کَرنہِ یِم آسہٕ رِپلیٚس کَرنہِ یِم آسہٕ آمژٕ اَدلہِ بَدل این سی آر ٹی چھِ نِنۍ بیٚیہِ چھِ نِنۍ فِزیٖکٕس این سی آر ٹی بُک بیٚیہِ چھِ نِنۍ بیٚیہِ چھِ نِنۍ یہِ کیٚمِسٹرٛی این سی آر ٹی اچھا تۄہہِ ما چھُو شاپ چھُو تۄہہِ تٔتۍتھٕے کِنہٕ تۄہہِ ما چھُو بَدلومُت مےٚ مےٚ مےٚ بوٗز یہِ مگر مےٚ دوٚپ بَدلومُت ما چھُو تُہۍ چھِوا تُہی آسان کِنہٕ بَدل کانٛہہ تُہِی چھِوا آسان تتہِ کِنۍ بَدل کانٛہہ چھُ تَتہِ تھاو تھوٚمُت بیٚیہِ کانٛہہ اسہِ کٔژِ بَجہِ یِمو تُہۍ ؤنِو ٹایِم تیٚلہِ اچھا پرٛایِز کِتھٕ پٲٹھۍ کھوٚتُکھ علاو اچھا اچھا اۭں بَدَلٕے چھِ یِم کِتابہٕ تُہۍ ؤنۍ تَو مےٚ ہُہ ٹایِم کٔژِ بجہِ توتہِ ٹایِم تُہۍ ؤنِو کٔژِ بجہِ چھِو تُہۍ دُکانَس پیٚٹھ منٛزٕ چھِو نہٕ تُہۍ آسنٕے تَتہِ ژۄوُہ گَنٛٹہٕ چھِو تُہۍ آسان بٕے اوٗترٕ اَکہِ دۄہ آیَس نذیٖر اَحمَد چھُ تَتہِ آسان دۅے مگر سُہ چھُ آسان کُنہِ ٹایمہٕ چھُنہٕ سُہ تَتیٚن آسنٕے اچھا ہُہ تُہۍ ؤنِو مےٚ مَطلب ایٚکزیک ٹایِم توتہِ ؤنِو یَمہِ گَرِ بہٕ یِمہٕ اَسہِ میلہِ گٲڑۍ اسہِ چھُ پیٚوان نِیُن

کالجیس نِش چھُوا دُکان کِنہٕ کالجیسٕے نِش بہٕ آیَس نہٕ اوترٕ پانہٕ کیٚنٛہہ مےٚ ٲسۍ تِم أنۍمٕتۍ بییِٚسٕے دوٚپمُت اچھا تُہۍ ؤنۍ تَو مےٚ یہِ تُہۍ ٲسِوا دۅہے چھِوا آسان کِنہٕ کُنہِ دۄہ چھِو چھُٹی تھاوان اَکھ کِتاب ٲس نا سۄ ٲس تَتھ اوس تھوڑا ہُہ ژھیٛونمُت أنٛدرٕ تَتھ ٲسۍ وَرق زٕ ژور کَٹ گٲمِتۍ اچھا تُہۍ ؤنِو ژٔنٛدٕرۍ وارِ دۄہ ٲسِوا تُہۍ ہُہ تٔتی مےٚ دوٚپ دوکھٕ ما لَگہِ تہٕ اسہِ چھَنہٕ گٲڈۍ پَنٕنۍ کیٚنٛہہ اسہِ چھُ پیوان أکِس تام پرٛارُن تاپَس منٛز اتہِ چھَنہٕ بَنان گٲڑۍ جَلدی جَلدی کیٚنٛہہ

اچھا باقٕے چھِوا ٹھیٖک گَرِ چھِوا سٲری ٹھیٖک نذیٖر احمد چھا ٹھیٖک نہ سُہ اوس اَصٕل نَفر گَو وۅنۍ چھُ تھوڑا بِہِو خۄدایَس